کٲشِر لینٛگویج یۄس چھِ اَمِکۍ مُشکِلات چھِ دُنیاہَس منٛز یِتھ کٲنٛٹھۍ یُس تہِ کٲشُر بولان وول چھُ سُہ چھُ منٛدچھان کٲشُر کَرنَس أمی موٗجوٗب چھُ سُہ منٛدچھان تِکیازِ یِم تہِ شَہَر چھُ شَہَر یا مَطلَب یِم تہِ ڈِشٹِکَن مین ٹاوُن چھ تِمن منٛز چھنہٕ لُکھ کَران کٲشر لنٛگویج کیٚنٛہہ تِمن چھُ باسان کٲشُر کَرُن واریاہ مَطلَب اکۍ قٕسمُک گامُک ہِیوٗ گامُک کیا مطلب تِمن چھُ باسان امہِ سۭتۍ اِنفیٖریَر تِم چھِ تَوٕ اَو مۄکھ چھِ کٲشر لٮ۪نٛگویج چھنہٕ او مۄکھٕ دُنیاہَس کُن واتان کیٚنٛہہ تِکیازِ ییٚلہِ نہٕ پَننی یِم نیٹِو لٮ۪نٛگویج یِم بولان چھِ ییٚلہِ نہٕ تِم کٲشٕر کَرَن بیاکھ کِتھ کٲٹھۍ ہیچھ کٲشر کَرُن یِمےٕ یِمےٕ چیٖز چھِ یِوان بیٚیہ تہِ یِم کٲشِر چھِ کَران اتھ منٛز چھِ آمٕژ واریاہ مِلاوَٹھ مِلاوَٹھ اِن دَ سٮ۪نٕس أسۍ چھِ کانٛہہ یُس تہِ کٲشُر پَنُن بولان وول چھُ سُہ چھُ دہ وٲڑ کَران اِستعمال بیٚیہ لٮ۪نٛگویج ہِنٛدۍ بیٚیہ لٮ۪نٛگویج ہِنٛدۍ چھِ یِتھ پٲٹھۍ بٕتہِ چھُس کران وٕنۍکٮ۪ن کٲشُر اسہِ چھُ نہٕ پوٗرٕ کٲشُر یُتھ تَگان کَرُن کیٚنٛہہ نہ چھ اسہِ اگر اسہِ کَمپَلسٕری تھاوَن یہِ سکوٗلَن یا کالیجَن منٛز پَنٕنۍ لٮ۪نٛگویج تیٚلہِ ہیٚکہٕ ہاو أسۍ یہِ پَنٕنۍ کٲشِر زبان برٛونٛہہ کُن واتنٲوِتھ یِمےٕ چیٖز چھِ یِمےٕ مُشکِلات چھِ اسہِ کٲشِر لٮ۪نٛگویج دُنیاہَس تام واتناونَس یِوان